یُس ہَسا یہِ ساروی کھۄتہِ سَہَل یُس ایڈوَٹیٖزمینٛٹُک چھُ ییٚمہِ سۭتۍ أسۍ زیادٕ کھۄتہِ زیادٕ لوٗکَن تام ہیٚکو وٲتِتھ سۄ چھ سُہ ہَسا چھُ آز اَسہِ پلیٹ فارم سارنٕے یَن خٲطرٕ فام آمُت کَرنہٕ یَتھ أسۍ وَنان چھِ سوشَل میٖڈیا أسۍ ہَسا ہیٚکو پَننٮ۪ن پجَن پیٹھ ہیٚکو أسۍ ایڈوَٹیٖزمینٛٹ ترٲیِتھ ایڈوَٹَیِز ہیٚکو أسۍ کٔرِتھ فَلٲنی ڈیٹ پیٚٹھ ہَسا چھُ یہِ پروگرام ہَسا چھُ یِمَن دۄہَن یا باقیَن باقیَن چیٖزَن ہُنٛد ایڈوَٹیٖزمینٛٹ چھُ آسان تہٕ یا ہیٚکو أسۍ کینٛہہ سوشَل اٮ۪کِسپیرِمینٛٹ کٔرِتھ کانٛہہ اِوٮ۪نٛٹ ہیٚکو أسۍ کَنڈَکٹہٕ کٔرِتھ ییٚمہِ سۭتۍ أسۍ مَطلَب ایڈوَٹیٖزمینٛٹ ہیٚکو أکِس لارٕج تعدادَس مَنٛز بَنٲیِتھ